گاڈٕ رٹنس منٛز چھِ کیٚنٛہہ تِتھۍ چیٖز یِم نہٕ سٲلِم خلق چھِ ہٮ۪کان زٲنِتھ کِہیٖنٛۍ تتھ منٛز چھِ کیٚنٛہہ کہِ گاڈٕ چھِ ہٮ۪کان وارِیاہو طریٖقو تہِ رٔٹِتھ گاڈٕ چھِ ہٮ۪کان یُس پرٛوفیشنل آسہِ تٔمِس چھِ پتاہ کِتھٕ پٲٹھۍ چھِ آسان رَٹٕنۍ گاڈ ییٚمِس تٔمِس چھِ آسان ایکٕسپیٖرینٕس سُہ چھُ ہٮ۪کان رٔٹِتھ گاڈٕ وٲلی سۭتۍ تہِ یا نٮ۪ٹ چھُ آسان یُس جال چھُ آسان تَمہِ سۭتۍ تہِ چھُ ہٮ۪کان سُہ رٔٹِتھ یا بیٛاکھ چھُ آسان سُہ کھُر ہِش تَمہِ سۭتۍ تہِ ہٮ۪کان رٔٹِتھ یا چھُ آسان سُہ بیٛاکھ تتھ چھِ وَنان نارُژ تَمہِ سۭتۍ تہِ چھِ ہٮ۪کان رٔٹِتھ تتھ خٲطرٕ گَژھِ اِنسان آسُن پرٛوفیشنل تٔمِس گَژھِ آسُن ایکٕسپیٖرینٕس عام نفر چھُنہٕ ہٮ۪کان رٔٹِتھ یِتھٕے پٲٹھۍ کِہیٖنٛۍ یا تٔمِس گَژھِ آسٕنۍ پتاہ کہِ اَگر کُنہِ ساتہٕ چھُ آ موسم بِگڑان تہٕ بہٕ کٔمِس آے کرٕ ڈیٖل اَتھ ستۭٮ۪ن تہٕ سُہ چھُ ضروٗری تٔمِس گَژھِ آسٕنۍ تہِ ہن تہِ پتاہ تَمیُک ایکٕسپیٖرینٕس تہِ کُنہِ ساتہٕ چھِ سُہ فیس کَران اکیلا پن تہِ تِکیٛازِ کہِ گاڈٕ رٹُن چھُ اَکھ سُہ اَتھ منٛز گَژھن اِنسانس پیٚشنٕس آسٕنۍ یُس نہٕ عام نفر ہیٚکہِ کٔرِتھ کِہیٖنٛۍ تِکیٛازِ کہِ اِنسان چھُ کُنٕے زوٚن آسان اَتھ منٛز چھُ ٹایِم تہِ لگان اَتھ گَژھِ پۄٹینشل آسٕنۍ تَمے کِنٮ۪تھ یُس نہٕ أکِس عام نفرس چھِ آسان پتاہ کِہیٖنٛۍ یہِ چھُ زانان سُے ییٚمِس گاڈٕ رٹنٕچ پتاہ چھِ آسان یا زیادٕ گاڈٕ رٹنہٕ آسان کِتھٕ پٲٹھۍ چھِ آسان رٹنہِ سُہ چھُ آسان أکِس ایکٕسپیٖرینسٕڈ نفرسٕے پتاہ عام نفر ہیٚکہِ نہٕ یِتھٕ پٲٹھٮ۪ن رٔٹِتھ کِہیٖنٛۍ تہِ